اَسلامُ علیکُم ٹھیٖک چھُو حظ آ جِناب أسۍ حظ چھِ اۭں سُٹوٗڈَنٛٹ ہہ چھِ أسۍ تُہۍ چھُو ہوٹَل مَنیجمیٚنٹ ہوٹَل مَنیجمیٚنٹ پٮ۪ٹھ آ ایٚکچٕوٕلی أسۍ حظ ٲسۍ سُٹوٗڈَنٛٹ أسۍ اَسہِ ٲسۍ نیُن اَتہِ تھاوٕنۍ حظ سُٹوٗڈَنٛٹ ییٚتہِ پوشٹ اَتہِ یہِ ہوٹلَس منٛز تُہٕنٛدِس منٛز آ تۄہہِ کیٛاہ توہہِ کیٛاہ حِسابہ چھُو اَتہِ تُہۍ کوٗتاہ چھُو رٹان ہُہ یہِ آ اَسہِ چھِ داہ بہہ سُٹوٗڈَنٛٹ چھِ أسۍ ہاں کوٗتاہ حظ اچھا ٹھیٖک اَتہِ کیٛاہ اَتہِ کیٛاہ فیسلٹی چھِ

اچھا ہُہ باتھروٗم واتھروٗم ٹھیٖک پٮ۪ٹھ چھِ حظ آ اَسہِ حظ چھِ یِم سُٹوٗڈَنٛٹ ہُہ یہِ یِمَن چھِ اَتہِ ایٚنرول کَرٕنۍ یِم اگر اور یِن اَسہِ ؤنۍ تَو سَر اَسہِ کَر یِمَو اور أسۍ کَرَو رَجَسٹریشَن اَتہِ داہ پَنٛداہ سُٹوٗڈَنٛت چھِ اَسہِ اَہَن حظ آ

آ ٹھیٖک أسۍ کَرَو رَجَسٹریشَن ٹھیٖک سَر اَہَن حظ تی أسۍ تہِ چھِ یی یژھان اَسہِ گٔژھ مطلب پَنٕنۍ یِم چھِ اَسہِ پَنٕنۍ سُٹوٗڈَنٛٹ تُہۍ تہِ کٔرِزیٚو یِمَن سوے پَنٕنۍ نظر کیٛازِ کہ کھیٚن چھیٚن گژھِ روزُن ٹھیٖک ہُہ یہِ

گوٚو ٹھیٖک وَلہٕ حظ ٹھیٖک حظ چھِ بیٚیہِ اۭں اَسہِ ما چھِ بیٚیہِ وَنُن ہُہ یہِ بیٚیہِ ما چھِ اَسہِ تٔمِچ کیٚنہہ کوٗری مچھ اَسہِ ما چھِ کیٚنہہ ضُۄرَتھ پَتہٕ أسۍ تھاوَو ایٚڈوانَس پیمیٚنٹ تیٚلہِ کٔرِتھ اچھ اچھا آے ڈی کارڈٕس آے ڈی کارڈٕس سُٹوٗڈَنٛٹَن ہُنٛد اَدٕ تِم تِم تِم اَنَو أسۍ پانٕے سۭتۍ سٲری چھِنہٕ حظ ٹھیٖک تِم اَنَو أسۍ پانٕے سۭتۍ تیٚلہِ سٲری چھِنہٕ حظ ٹھیٖک وَلہٕ حظ ٹھیٖک حظ چھِ اَدٕ تُہۍ کٔرِو حظ پَنٕنۍ یہِ ڈِٹیل سیٚنٛڈ واٹٕس اَپَس پٮ۪ٹھ أسۍ کَرَو تُہٕنز کَنٛٹیکٹ سر چھِنہٕ حظ ٹھیٖک چلو شُکریہ سَر اَسلامُ علیکُم